آ بہٕ ہسا ہٮ۪کہٕ پانٛژن ڈسٹرکن ہٕنٛدۍ ناو ؤنِتھ گۄڈنیُک گوٚو جوم دوٚیِم ہسا گوٚو گانٛدر بل ترٛیٚیِم ہسا گوٚو بڈگوم ژوٗرِم ہَسا گوٚو کۄپوور تہٕ پوٗنٛژم ہَسا گوٚو بنڈٕپوٗر